سلامُ علیکُم ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ آ شُکُر تُہۍ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ صحت چھا ٹھیٖک

کیٛاہ حظ پرابلِم ٲسۍ ؤنیُو حظ

آ اَتھ خٲطرٕ چھِ گۄڈٕنٮ۪تھ اَگر أسۍ وُچھنَس کُن گژھَو تۄہہِ پزیٚو نہٕ أکۍ سٕے جایہِ بِہُن کِہیٖنۍ تۄہہِ پَزَن تٔم حرکَت کَرٕنۍ یِم یِم تُہۍ کَنٹِنیوٗ کران چھُو اَگر تُہۍ أکۍ سٕے جایہِ چھُو بہوان فون چھُو چلاوان زیادٕ فون پَزِ نہٕ زیادٕ چلاوُن کِہیٖنۍ فون پَزِ کَم استعمال کَرُن دۄیِم کَتھ اَگر أسۍ زہنَس کُن تراوَو زیادٕ اَگر أسۍ زیادٕ کِتابَن ہُنٛد دباو چھِ کتاب اَگر تُہۍ دَہَن دَہَن مِنٹَن پران توہہِ پَزیٚو پانٛژھَن مِنٹَن پَرُن آ ؤنۍ دۄیِم کَتھ چھِ یہِ زِ پریشَر رایِز چھِ گژھان زہن چھِ یہِ منگان کُنہِ ساتہٕ زہن چھِ وَنان ہے بہٕ پَرٕ ہہ نہٕ کِہیٖنۍ تہِ تٔمۍ ساتَن چھُنہٕ ضُروٗری پَرُن اَگر پریشَر تہِ آسہِ ہورٕ پرنُک دباو تہِ آسہِ ضُروٗری چھِنہٕ تٔمۍ ساتہٕ کِتاب کھلاوٕنۍ تٔمۍ ساتہٕ چھِ پَنٛنِس ماینڈَس تھوڑا رِلیٚکزیشَن دِنۍ ہاں کُنہِ ساتہٕ کَرِ اِنسان کرِ پَنن پان کَرِ یہِ زِ گژھِ پَنٛنِس پانَس کُنہِ ساتہٕ یی خیال مےٚ چھِ ٹینشَن چھُم بہٕ کرٕ ہُہ بہٕ کَرٕ یہِ تٔمۍ ساتہٕ پَزِ تھوڑا بہت نٮ۪بَر نٮ۪رُن تٔمۍ ساتہٕ پَزِ اورٕ یورٕ نَژُن تٔمۍ سۭتۍ گژھِ تھوڑا رِلیکزیشَن مِلہِ بیٚیہِ چھِ اَتھ تھوڑا اَگر تُہۍ زیادٕ مطلب زیادٕ چھو پرابلِم گژھان تُہۍ یِیُو سٲنِس کِلنِکَس پٮ۪ٹھ أسۍ دِمَو تَتہِ وُچھٕو کیٛاہ پُزِشَن چھِ أسۍ کَرَو کۄسِلِنگ تۄہہِ أسۍ وُچھٕو تۄہہِ منٛز کیٛاہ کٔم کٔم اٮ۪لِمیٚنٹٕس چھِ یِوان تۄہہِ منٛز نظرِ یِم چیٖزٕ سۭتۍ یِمو تۄہہِ سۭتۍ کانٛہہ پرابلِم چھٕو گژھان تہٕ بیٚیہِ چھِ ساروی کھۄتہٕ بوٚڑ چیٖز اَگر أسۍ وُچھٕو اٮ۪نزایٹی ڈِپرَشَن یُس یہِ یِم چیٖز چھِ یِمَن چیٖزَن خٲطرٕ چھِ یِمَن چیٖزَن خٲطرٕ چھِ اَکھ سُلوٗشَن اَکھ یہِ سُلوٗشَن چھِ یِمَن خٲطرٕ زِ اِنسان چھِ خۄش پَنُن پان چھِ خۄش تھاوُن سُہ کِتھ کَنہِ چھِ خۄش تھاوُن سُہ چھِ مطلب کانٛہہ تہِ وَتھ ژھانٛڈِتھ کَرُن خۄش پَنٛنِس پانَس چھِنہٕ دَباو پاونٕچ کوٗشِش کَرٕنۍ زیادٕ کِہیٖنۍ پانہ پَنُن پان چھِنہٕ زیادٕ پریشٲنی منٛز مُبتلا کَرُن اِنوالُو کَرُن کِہیٖنۍ یِم چیٖز چھِ زیادٕ تھاوٕنۍ یاد یِم چیٖز چھِ زیادٕ تھاوٕنۍ نظرِ تَل یِمَو چیٖزَو سۭتۍ گژھِ نہٕ زیادٕ پرابلِم تۄہہِ کِہیٖنۍ تہٕ بیٚیہِ چھِ بیاکھ چیٖز اَگر تُہۍ اوتانیٚتھ کانٛہہ سَپوٹٕس ٲسِو نہٕ کران کِہیٖنۍ تَتھ کُن تہِ تھوڑا بہت کَرُن توجہ اَگر نہٕ ؤنۍ اٮ۪کزَرسایِز ویٚکزَرسایِز چھُ کران کِہیٖںۍ اٮ۪کزَرسایِز کٔر تھوڑا بہت اِتھ کَنیٚتھ تھوڑا أمۍ سۭتۍ تھوڑا بہت باڑی سٕرکُلیشَن گژھِ کَم اَصٕل گژھِ ٹھیٖک گژھِ یِم چیٖز چھِ ضُروٗری کَرٕنۍ آ تُہۍ دِیُو سٲنِس کِلنِکَس پٮ۪ٹھ نظر تہٕ کیٚنہہ چھُنہٕ پرواے أسۍ کَرَو اِنشاءاللہ